یُس ہَسا مےٚ فصل چھِ نیران پَننِس پَننِس باغَس پَننِس زمیٖن ڈورِس سُہ ہَسا چھَس بہٕ زیاد پَہمَتھ کٕنان یا تہٕ کٕنہٕ بہٕ سُہ پَننِسٕے گامکِس یُس ہَسا اگر ہَسا کانٛہہ ٹیٚٹ وول آسہِ کانٛہہ باپٲر آسہِ بہٕ ہَسا چھَس زیادٕ پَہمَتھ سُہ تمسٕے کٕنان تکیازِ بہٕ ہَسا چھُس سُہ تٔمس امہِ موٗجوٗب کٕنان اگر ہَسا سُہ مےٚ نِش ؤرۍ یَس پیٚیہِ مےٚ ہَسا گَژھِ سُہ فصل خَراب مےٚ ہَسا گَژھِ سُہ ذٔخیرٕ خَراب یُس مےٚ کَمومُت آسہِ اَگر ہَسا سُہ أمِس باپٲرِس بہٕ کٕنان چھَس گۄڈٕنیٚتھ تکیازِ یُس ہَسا یہِ باپٲر چھُ أمِس ہَسا چھُ آسان اَکہِ گامہٕ پٮ۪ٹھ بیٚکہ گامَس بیٚکِس گامَس یہِ ہَسا چھُ اَکہِ گامہٕ پٮ۪ٹھ بیٚکس گامَس گَژھان سُہ تِم سۄ میٲنٛۍ دال کٕننہِ توٚمُل کٕننہِ یا مَکٲے کٕننہِ یُس فصل مےٚ أمِس کُنمُت آسہِ گۄڈٕنیٚتھ اَگَر ہَسا أسۍ وٕچھو بہٕ ہَسا مےٚ ہَسا ژونٛٹھۍ باغ اکہِ مےٚ ہَسا چھُ اکھ بوٚڑ ژونٛٹھۍ باغ گَرِ بہٕ ہَسا چھَس ژونٛٹھۍ باغ گۄڈٕنیٚتھ کٕنان بہٕ ہَسا تکیازِ مٔنٛزی مٔنٛزی ہَسا چھِ روٗد چھ پیٚوان مَطلَب سُہ موسمی حالَت ہَسا چھِ واریاہ خَراب گَژھان تمہِ کنۍ ہَسا چھِ پَتہٕ اَگَر مےٚ خَسار گَژھِ بٕہٕ نہ سا ہیٚکہٕ نہٕ سُہ خَسار ژٲلِتھ کِہِیٖنۍ تکیاز یُس ہَسا میون عَیال چھُ آسان سُہ ہَسا چھُ آسان زیادٕ أتھ پٮ۪ٹھ تَوَے ہَسا چھُس بہٕ اگر مےٚ مَطلَب داں فصل آسہِ زیادٕ بہٕ ہَسا چھَس سُہ گۄڈنیٚتھ کٕنان تکیازِ اَگر ہَسا مےٚ دانہِ واریاہَس کالَس تھوو یِتھ ہَسا پَتہٕ ییٚلہِ یہِ مٕننہٕ وِزِ مٕنان چھِ یا ہوٚکھناوان چھِ اتھ ہَسا یا چھِ اَتھ دانہِ توٚمُل پھٕٹان نہ تہٕ چھُس بَدَل کینٛہہ گَژھان تہٕ نَتہٕ چھَس بَدَل کینٛہہ پَریشٲنی گَژھان تَوَے ہَسا یُس مےٚ یہِ فصل چھِ آسان وۄپدومُت پَتہٕ بہٕ ہَسا چھَس یہِ گۄڈٕنیٚتھ کٕنان بیٚیہِ ہَسا چھَس بہٕ کُنہِ وِز ہَسا چھَس کُنہِ وِز ہَسا چھَس یُس ہَسا سون بازَر چھِ تَتتہِ ہَسا چھِ آسان یِم فصل یُس مےٚ یہِ کُنمُت چھُ یہِ ذٔخیٖر آسان یِتہِ ہَسا چھُ تَتہِ آسان ایٚولیبٕل بیٚیہِ ہَسا چھِ زیادٕ پَہمَتھ أسۍ دِہٲیِیَن مَنٛز مَطلَب یہِ دِہٲیِیَن مَنٛز یُس یہِ أسۍ فصل کٕنان چھِ یہِ ہَسا چھِ أسۍ باقیَن نیٚبرِمٮ۪ن رِیاستَن مَنٛز تہِ سوزان گۄڈٕنیٚتھ اَگر أسۍ وٕچھو مےٚ ہَسا چھِ واریاہ دال تہِ نیران مےٚ ہَسا چھِ واریاہ کٕنک تہِ نیران مےٚ ہَسا چھِ واریاہ مَکٲے تہِ نیران بہٕ ہَسا چھَس یہِ مَطلَب یُس ہَسا مےٚ یَتھ یَتھ چھَس بہٕ یہِ گورمنٹ تھروٗ کٕنان بہٕ ہَسا چھَس یہِ کُنہِ بٔڑس گودامَس دِوان یتھ رَجِسٹریشَن چھِ آسان گورمنٹَس سۭتۍ سُہ تہِ حظ یا تہٕ چھِ یہِ سُہ کٕنان نَتہٕ ہَسا چھَس بہٕ کَران کٲم نہ تہٕ ہَسا چھُ مےٚ آسان کانٛہہ مٔنٛزِم نَفَر بہٕ ہَسا چھَس تٔمسٕے منٛزِم نَفرَس دِوان یُس ہَسا ٹر امچی بِزنٮ۪س چھِ آسان کَران سُہ ہَسا چھُ اتہِ کاروبٲری آسان بہٕ ہَسا چھَس یہِ تمسٕے اَتھ دِوان بہٕ چھَس تٔمِس دَپان ہَتسا ژٕ کٕنۍ سا یہِ میون فصل یُس مےٚ ؤرۍ یَس وۄپدومُت چھُ وۄنۍ اَگر أسۍ مَطلَب کہِ یُس ہَسا میون یہِ فصل یُس مےٚ یہِ فصل وومُت چھُ آسان پَتہٕ مےٚ اتھ اورٕ واپَس یُس نیران چھِ دال چھَم نیران کٕنک چھُم نیران مَکٲے چھَم نیران اَتھ اگر ہَسا أسۍ وٕچھو وٕنکیٚن کِس وٕنکیٚن کِس بازرَس مَنٛز ہَسا چھِ اتھ واریاہ اصٕل ریٹ آسان بہٕ ہَسا چھَس یہِ تَوَے کٕنان تکیازِ یُس ہَسا میون یہِ عیال چھِ یہِ ہَسا چھُ زیاد پَہمَتھ مےٚ أتھ سۭتۍ أتھ پٮ۪ٹھ پَکان تکیاز مےٚ ہَسا چھُ اتھ ؤرۍ یٕچ خَرچہِ یِوان یۄس مےٚ ؤرۍ یَس خَرچہِ ی چھِ لَگان پَننِس عَیالَس سُہ ہَسا چھِ مےٚ اِموٕے ذٔخیٖرَو پٮ۪ٹھِ یِوان یُس ذٔخیٖر مےٚ حٲصل چھُ آسان کوٚرمُت ؤرۍ یَس پَتہٕ ہَسا چھَس بہٕ سُہ آز اکتومبَر کِس مٔہیٖنَس مَنٛز کٕنان پَتہٕ ہَسا چھِ مےٚ ؤرۍ یَس ہَسا چھَس پَتہٕ یُس ہَسا مےٚ ؤرۍ یَس مَنٛز پَتہٕ خَرچی گَژھِ سُہ ہَسا چھُ مےٚ امے مَنٛزٕ نیر